ہیٚلو اَسلام علیکُم ٹھیٖک چھِو حظ تُہۍ چھِو حظ یِم سایکٕل ویکٕل کٕنَن ٹھیٖک تُہۍ ؤنۍ تو مےٚ یہِ تۄہہِ کٕم ساٮٔکَل چھِ از ایویلیبٔل اَتہِ دُکانَس پیٚٹھ اَسہِ چھُ لۄکٔٹُے بَچہٕ اکھ نا سُہ سُہ چھُ ساٮٔکَل ژھانٛڈن تٔمِس ووٚت یہِ زٕ ژور دۄہ از کَہر نیٛاے لٲگِتھ مےٚ أنِو ساٮٔکَل تُہۍ ؤنۍ تو مےٚ تۄہہِ کٕم چھِ اَتہِ ایویلیبٔل ٹھیٖک سُہ حظ چھُ یِہَے باہ تُرٛواہ وُہُر حظ آسہِ سُہ لگ بھگ حظ تۄہہِ چھٔ حظ مےٚ چھےٚ نہٕ زیادٕ یِمن قٕسمَن ہٕنٛز پَے کیٚنٛہہ یِم حظ چھِ شُرنٕے پَے آسان تُہۍ ؤنِو مےٚ تۄہہِ کٕم چھِ اَتہِ ایویلیبٔل دُکانَس پیٚٹھ تہٕ اَچھا ٹھیٖک

اَچھا ٹھیٖک یُس یہِ سَپوٹسَس منٛز چھُو یِوان تۅہہِ یہِ گیرٕ دار تہِ یُس تۄہہِ یہِ رینٛجر چھُ یہِ چھُناہ گیرٕ دار کِنہٕ یہِ چھُ گیرٕ دار اَچھا اَچھا سٔمارٹ ساٮٔکَل تَتھ آسہِ تَتھ ما آسہِ ریٹ تیٚلہِ زیادَے پَہم کِنہٕ تَتھ تہِ چھِ یِہےَ ریٹ یۄس یِمن چھِ باقین اَچھا سٔمارٹ ساٮٔکَل گژھِ تیٚلہِ درٛۅگٕے پَہم تُہۍ ؤنۍ تو مےٚ یہِ تقریٖبن تۄہہِ یِمن کیٚنٛہہ گارینٹِیا وارینٹِیا کیٚنٛہہ ساٮ۪ٔکَلن سُہ ییٚلہِ وۅنۍ دَہن ساسن اَگر ساٮٔکَل نِیہِ اِنسان تَتھ گژھِ کیٚنٛہہ تھوڑا بہت آسُن تہٕ اَچھا ٹھیٖک نہ حظ یِم گیر ویر چھِ خراب گژھان کُنہِ ساتہٕ سۭتی پَتہٕ یِمن سُے سُے تی چھَس نا بہٕ وَنان وۅنۍ یِمن وُچھان شُرۍ تَماشَن ہٕنٛز زیادٕ پَتاہ تہِ کِہیٖنٛۍ پَتہٕ ییٚلہِ پَگہٕے گیر ویر گژھیٚس خراب سُے سُے یِہےَ یہِ سٔمارٹ ساٮٔکلٕے چھُناہ تُہۍ وَنان تَتھ چھُ سُہ ہاوان سیوٚد یہ سُپیٖڈ چھُ سُہ ہاوان اَصٕل پٲٹھۍ سُے سُہ اَگرتیٚلہِ اَنہاس تہٕ مَگر یہِ تَتھ یِمن کیٚنٛہہ ڈِسکاوُنٹ وِسکاوُنٹ از کیٚنٛہہ کِنہٕ اَچھا ٹھیٖک ٹھیٖک چلو کِہیٖنٛۍ چھُنہٕ پَرواے تیٚلہِ وُچھو تیٚلہِ وَنہٕ بہٕ یِمن گرِ کین تہِ وَنو اَمِچ ریٹ ویٹ وَنہوکھ بیٚیہِ وَنو أمِس شُرِس تہِ وُچھو کیٛاہ آسہِ أمِس پانس تہِ پَسنٛد آمُت تہٕ أمِس ما آسہِ چلو مےٚ اوس یی بوزُن یہِ کٕم قٔسٕم چھِ تۄہہِ ایویلیبٔل یا ریٹ ویٹ تہِ ٲسۍ مےٚ بوزٕنۍ ؤلِو بہٕ وَنہٕ یِمن تہٕ پَتہٕ وُچھو تیٚلہِ پَگاہ چلو ٹھیٖک چھُ چلو شُکرِیا تۅہہِ ووٚنوٕ یہِ